مےٚ چھِ واریاہ یِم پسنٛد چھِ مےٚ پانس بایکہٕ تِمن منٛز چھِ ہونڈا بایک چھِ یا کواساکی چھِ رویل ایٚنفیلڈ چھِ ہمالین چھِ یِم بایکہٕ چھِ مےٚ یِم بایکہٕ چھِ مےٚ پانَس پسنٛد کہِ یِم مےٚ خۄش چھِ گژھان پانَس تان اَمہِ پتہِ اگرے أسۍ وُچھو کہِ اَمہِ پتہٕ اگر أسۍ وُچھو یِم باقٕے بایکہٕ چھِ یِم مےٚ پانس مان ژٕ ڈرٛیٖم چھِ خواب چھِ کہِ بہٕ انہٕ ہاکھ یِم بایکہٕ تتھ منٛز چھِ اکےٕ سۄ گٔے کواسکی تِکیٛازِ کواساکیُک چھُ مےٚ الگٕے اَکھ لوک تمیٛک چھُ مےٚ پسنٛد یا یُس تمیٛک سُہ شوٚو چھُ ایٚڈویٚنچر شوٚو چھُ تمیٛک سُہ چھُ مےٚ پسنٛد وۄنۍ اگر بہٕ تۄہہِ ونہو کیٛازِ چھِ مےٚ یہِ پسنٛد تِکیٛازِ اگر أسۍ وُچھُو ییٚلہِ اَتھ پٮ۪ٹھ بیٚہوان چھِ یہِ چھِ کمفٲرٹیبٕل تہِ بایک یا اگر دوٗر آسہِ کُنہِ شاےٚ گژھُن یہٲے چھِ اصٕل یہِ چھِ ایٚڈجیٚسٹہٕ تہِ اَتھ چھِ وِنٛڈ سکریٖن تہِ